اننت ناگ ڈسٹرکس منٛز چھِ واریاہ میڈِکل فیسلٹیٖز تہٕ میڈکل کالیجز یِمن ہُنٛد ناو چھُ گورمنٹ میڈکل کالیج اننت ناگ سب ڈسٹرک ہاسپِٹل بیجبِیارا میٹرنٹی اینٛڈ چایلڈ کیر ہاسپِٹل اننت ناگ تہٕ بیٚیہِ واریاہ یِمن ہوسپٹلن منٛز چھِ واریاہ اَصٕل فیسلٹیٖز ایویلیبٕل مثلن ٹونٹی فور اِن ٹو سیٚون اؠمرجنسی سٔروِسز ایویلیبٕل یِمن منٛز چھُ ٹرینڈ میڈکل سٹاف ٹرینڈ میڈکل نٔرسِز واریاہن قٕسمَن ہٕنٛدۍ اٮ۪کٕس رے تہٕ ٹیسٹٕز ایویلیبٕل ایمبلینسہٕ سٔروِسز چھِ ایویلیبٕل بٕلڈ بیٚنٛکس چھِ قٲیِم کرنہٕ آمٕتۍ یِمن منٛز ضروٗرت مَندَن بٕلڈ چھُ وقتہِ ہٕنٛز فراہم یِوان کرنہٕ